میانہِ زِندٕگی ہنٛد پانژھ اہَم دۄہ یِم مےٚ یاد چھِ اَکھ شیےٚ کُنوُہ شیٚتھ اَرٕشیٖتھ اَمہِ دۄہ اوس مےٚ زا دۄہ دوٚیِم ہَسا اوس مےٚ سَتھ ژور زٕساس شُراہ اَمہِ دۄہ ٲسۍ مےٚ واریاہ خوشی تِکیازِ مےٚ سا أنۍ اَمہِ دۄہ ٹرٛک ترٛیٚیِم ہَسا ٲٹھ کاہہ زٕساس تہٕ اَکوُہ اَمہِ دۄہ تہِ ہسا ٲس مےٚ واریاہ زیادٕ خوشی تِکیازِ اَمہِ دۄہ ووٚتھ مےٚ لون نَکھہٕ ژوٗرِم ہَسا چھُ مےٚ زٕتووُہ پانٛژھ زٕساس تہٕ وُہ اَمہِ دۄہ ہَسا آوُس بہٕ کووِڈ پازٹیوٗ پونٛژِم ہَسا چھُ تٕرٛہ شیےٚ زٕساس تہٕ ترٛوٚوُہ یہِ ہَسا گوٚو اوترَے اوترَے یَتھ منٛز مےٚ والی بال میچ گیُٚنٛد اَسِہ ہَسا زیوٗن تَتھ منٛز فاینَل